گۄڈٕنِچ کَنٹرٛی چھِ ہِنٛدُستان ہِنٛدُستانَس منٛز چھُس بہٕ پانہٕ روزان أکِس سٕٹیٹ منٛز جموں اینٛڈ کَشمیٖرَس منٛز ہِنٛدُستانٕکۍ لٕک چھِ زیادٕ تَر یِم زیادٕ سٕٹیٹ چھِ ییٚتہِ تِمَن منٛز چھِ ہِندی یی بولان لُک ہِندی یی لَنٛگ زبان کَران یوٗز اِستعمال کَران ہِندی زَبانٕے تہٕ یہِ چھِ زیادٕ تَر ییٚمہِ دَھرمٕکۍ چھِ تِم چھِ ہیٚنٛدۍ یعنی کہِ یِم ویداز چھِ تہٕ تَمی ریٚلجَسٕکۍ تَمی مَذہبٕکۍ لٕک چھِ ییٚتہِ زیادٕ تَر تہٕ بیٛاکھ یۄس یہِ بیٛاکھ کَنٹرٛی چھِ سۄ چھِ پاکِستان پاکِستان یُس زِ یُس کہِ زَنہٕ یَتھ ہِنٛدُستانکُے اَکھ حصہٕ اوس پاٹِشَن برٛونٛٹھ تہٕ ییٚلہِ پاٹِشَن گوٚو یَتھ پَتہٕ گوٚو ہِنٛدُستان اَلگ پاکِستان اَلگ تہٕ پَتہٕ یِم مسلمان زیادٕ تَر ٲسۍ تِم گٔے پاکِستانَس کُنُے تَمہِ دۄہ تہٕ وۄنۍ چھِ سۄ پاکِستان چھُ وۄنۍ یہِ تَتہِ چھِ زیادٕ تَر مُسلمان سۄ چھِ مُسل مُسلمانَن ہٕنٛز کَنٹرٛی پاکِستان

بیٛاکھ کَنٹری چھِ چَینا چَیناہَس منٛز چَینہٕ ہٕکۍ لٕک چھِ چَینیٖز بولان تہٕ چَینیٖز زبان بولان تٔتی پٮ۪ٹھ آیو آز برٛونٛٹھ ترٛےٚ ؤری زٕ ساس تہٕ کُنہٕ وُہَس منٛز آیو سُہ کورونا وایرَس سُہ آیو چَینا پٮ۪ٹھٕے بیٛاکھ کَنٹرٛی چھِ یُنایٹٕڈ کِنٛگڈَم یعنی کہِ یِم یُس امریکَہ چھُ امریکَہ کَنٹرٛیٖز تہٕ بیٛاکھ کَنٹرٛی چھُ

بیٛاکھ کَنٹرٛی چھِ کوریا تَتھ تہِ چھِ زٕ پاٹٕس اَکھ چھُ ساوُتھ کوریا بیٛاکھ چھُ نارٕتھ کوریا

بیٛاکھ کَنٹرٛی چھِ جاپان